کوٚوِڈ ناینٹیٖن سۭتۍ گوٚو گۄڈٕنیٚتھٕے لاک ڈاوُن اوس تَتھ یہِ اورٕ یورٕ ٲسۍ نہٕ ہیٚکان گٔژھتھ کیٚنٛہہ لاک ڈاوُنہٕ سۭتۍ ٹیٛوٗرِزٕم گوٚو وارِیاہ ختم تَمہِ سۭتۍ تِمن ؤرۍ ین دۄن ٹیٛوٗرِرِزٕم سۭتۍ ٹیٛوٗرِرِزٕم ییٚلہِ ختم گوٚو تَمہِ سۭتۍ آیہِ مطلب یِم ٲسۍ بِچٲرۍ یِوان یور اَمہِ سۭتۍ ٲسۍ زینان عام لوٗکھ تہِ پٲنٛسہٕ وٲنٛسہٕ ہورٕ یورٕ یِم شال وال ٲسۍ زینان پٲنٛسہٕ شال وال شال وال کٕنان وٲلۍ یِمو سۭتۍ آیہِ واریاہ غریٖبی تہِ اَمہِ سۭتۍ بیٚیہِ اوٚبویٚسلی اوسُکھ لاک ڈاوُن تہٕ اورِ یور کیٛاہ گژھہِ ہان لوٗکھ